کلچر کلچرُک معنے گوٚو وے آف لایف زندگی بسر کرنُک اکھ طور طٔریٖقہٕ تعلیٖمی یودوے تعلیٖمی نظام چھُ وٕنکیٚس اروٗجس پؠٹھ سٲرسٕے دُنیاہس منٛز امیُک چھُ برپوٗر اَثر سٲنِس کَلچَرَس پؠٹھ اگر أسۍ وٕچھو ایجوکیشنہٕ سۭتی چھُ سانہِ کَلچَرٕچ پرٛزرویشن گژھان یہِ چھُ امہِ سۭتۍ اۭں محفوٗظ روزان کَلچَر یۄس زَن یہِ چھِ سوسایٹی ہٕنٛز اکھ بٕلڈ وین آسان ایجکیشنہٕ چھِ اکھ اہم کٲم یہِ کہِ یہِ کَرِ سون کَلچَر پرٛزٲرو امچہِ کینٛہہ سپیشلایزٕڈ ایجنسی چھِ آسان یِہٕنٛز زن کٲم چھ آسان یہِ چھِ لُکن منٛز اِنکلکیٹ ٹریڈِشن کران کسٹمز کران ویلیوٗز آرٹٕس یِم زن سٔٹوٗڈنٹٕس چھِ آسان تِہنٛدؠن دؠماغن منٛز ییٚمہِ سۭتۍ زن پرٛزرویشن آف کلچر چھِ گژھان دٔیِم أہم کٲم چھِ امہِ کلچرچ ٹرانسمیشن آف کلچر یانے کہِ کلچر أکِس جنریشنہِ پؠٹھ بیٚیہِ جنریشنہٕ تانۍ واتناوٕنۍ تاکہِ یہِ کَرِ امہِ سۭتۍ مینٹین کنٹِنیوٗٹی امہِ خٲطرٕ چھُ واریاہ مُختلِف پروگرام یِوان کرنہٕ ییٚمہِ سۭۍ زن کلچر أکِس جنریشن پؠٹھ بیٚیِس جنریشنس تام گژھان چھُ ترٛیٚیِم چھُ پرٛموشَن آف کَلچَر امہِ باوجوٗد پرٛزویشن باوجوٗد تہٕ ٹرانسمیشن باوجوٗد چھُ اکھ اِمپاٹنٹ فنٛگشن اؠجوکیشنٕچ سُہ چھِ یی یِم زن کلچرل پیٹٲرنز چھِ آسان تتھ ماڈِفاے کرنہٕ خٲطرٕ چھِ سوسایٹی ہٕنٛز ڈِمانٛڈ تہٕ امچہِ ضروٗریت مَدِ نظر تھٲوِتھ چھُ موڈِفاے کران یِوان کَرنہٕ ییٚمہِ سۭتۍ زَن سون کَلچَر پرٛموٹ چھُ گژھان یا ہؠکو تِمَن أسۍ ؤنِتھ کراس کَلچرل ویربٕلز تہٕ یُس زَن یہِ ایجوکیشنُک یہِ اَکھ أہم حِصہٕ چھُ اَتھ چھِ أسۍ وَنان پرٛوگریسِو فنٛگشَن آف ایٚجوکیشَن بیاکھ کٲم چھِ امِچ یہِ چھُ اِنسانَس منٛز کلچُرل پیٹٲرنٕکۍ تِم تبدیٖلی یہِ یِم اِنسانَس منٛز واتناوان سۄ چھِ ایجوکیشنٕکۍ اَکھ بٔہڑ بٔڑبار کٲم آسان سُہ یہِ پاسِبٕل چھِ صرف گژھُن کمہِ سۭتۍ ایٚجُکیشنَل میٖنز تہٕ میتھڈَس سۭتۍ امہِ ستۭۍ چھُ یہِ أکِس اِنڈِجولَس منٛز کیاہ کرن یِم زن تہِ کَلچرل فارمٕچ چینٛج یا پیٹورنٕچ چینٛج چھِ گژھان تِم چھِ أکِس اِنسانَس منٛز تراوان تاکہِ سُہ ہیٚکہِ اَکھ اَصٕل زندگی گُزَر بَسَر کٔرِتھ پوٗنٛژِم چھُ امہِ سۭۍ چھُ بیاکھ اِمپیکٹ اَکھ سُہ گوٚو یہِ کہِ یہِ چھُ پٔرسٕنلٹی یۄس زَن چھِ سۄ تہِ چھُ یہِ اَکھ ماولٹہٕ کران یہِ چھُ اِنؤرسل یوٗنیؤرسَل ایٚلِمنٛٹہٕ کَلچَرُک کہِ پٔرسٕنلٹی چھِ یہِ شیپ کران یۄس زَن یہِ اِنسان سٕنٛز پٔرسنلٹی چھِ آسان یہِ تیٚلہِ شیپ گژھان ییٚلہِ أمِس رِلیشَن شِپ آسہِ سَماج کؠن باقین لُکَن سۭتۍ اَتھ اِنٹریکشنٕے یہِ چھُ صرف پاسِبٕل کران ایجوکیشَن اَمہِ ایٚجُکیشنہٕ سۭتۍ چھُ بِہیوَریَل پیٹٲرنٕز یِم زَن سوسایٹی منٛز چھُ آسَان تَمہِ تھرٛوٗ چھُ یُس زَن یہِ اَکھ اِنسان چھُ آسَان یہِ چھُ کَرَان یِم مو یہِ چھُ کَرَان یِم پانَس منٛز پانَس منٛز چھُ یہِ اَمہِ سۭتۍ أمِس چھُ یِم اؠجوکیشنہٕ سۭتۍ واتَان بیاکھ چیٖز چھِ ریسٹورِنٛگ یوٗنِٹی آف مین کاینڈ کَلچَر سۭتۍ چھُ یُس زَن اِنسٲنیَت چھِ سُہ چھُ ڈِفیوٗجَن آف کَلچَر کَلچَر سۭتۍ کیاہ گژھان رؠسٹور تہٕ بیٚیہِ چھِ تہٕ یِم ٲسۍ کینٛہہ خاص کتھٕ کَلچرس مُتعلِق